ہیٚلو اسلام علیکُم اَدٕ حظ ٹھیٖک چھُو حظ ہیٚلو اَہَن حظ ٹھیٖک ؤنِو حظ کٕم چھِو آ سٲلم چھِ ٹھیٖک آ اَصٕل پٲٹھۍ کَتھ خٲطرٕ حظ ایکٕسکرٛشَن فِلحال چھِ سٲلِم آوُرۍ تہٕ وُچھو تۄہہِ کوٚت چھُو ایٚکٕسکرٛشَن گَژھُن

دۄد پَتھر تۄہہِ کُس حظ بس چھُو ضروٗرت کُس ہِش بس چھُو تۄہہِ ضروٗرت کُس ہِش بٔڈۍ بَس فِلحال حظ چھِ سٲلِم آوُرۍ وُچھو کیٛاہ کَرو تۄہہِ کَر حظ چھُو ضروٗرت تۄہہِ کَر حظ چھُو ضروٗرت لگ بگ کۭتیاہ نفر چھُو تُہۍ وُہ نَفر کِراے کیٛازِ چھُ یۭژاہ کِراے کیٛاہ دِیِو تُہۍ پَتہٕ تور تانۍ ترٛےٚ ترٛےٚ ہَتھ حظ چھِ گژھان نفرَس تۄہہِ حظ پَتہٕ ہٕے چھٚو پیٚٹرول کۭتِس چھِ یِوان تہٕ زۭ زٕ ہتھ کیٛاہ تھاوٕ بہٕ اَز حظ چھُ نہٕ کِہیٖنٛۍ یِوان اَز چھِ یِوان ڈۄڈَس ہَتَس چھِ یِوان اَکھ لیٖٹَر پیٹرول تہٕ نہَ حظ اگر اَسہِ ترٛےٚ ہَتھ دِیو تہٕ وُہَن نفرَن کٔرِو حظ تُہۍ پانے حِساب سُہ کوٗتاہ گوٚو تُہۍ وُچھو یہِ چھا زیادٕ گژھان کِنہٕ یہِ چھُ کَم گژھان أڈۍ حظ چھِ ژور ہتھ ژور ہتھ رۄپیہِ ہٮ۪وان بہٕ چھَسو تۄہہِ وَنان ترٛے ترٛے ہَتھ وُچھو حظ کیٛاہ کَرو فِلحال حظ چھَنہٕ کٕہٕنٛۍ بَس چھَ نہٕ اَسہِ گٲڑۍ یَلہٕ کِہیٖنٛۍ ییٚلہِ گژھِ تہٕ بہٕ وَنہو تۄہہِ وُچھو حظ کٔژِ دۅہۍ گَژھِ فِلحال چھ پَتہٕ ہے وُنہِ بہٕ حظ بس حظ یلہٕ وُچھو حظ کیٛاہ کَرو اگر حظ گٔے یَلہٕ تہٕ اگر حظ گٔے یَلہٕ اگر نہٕ گٔے تہٕ تیٚلہِ وَنہو بہٕ تیٚلہِ کٔرۍزیٚو تُہۍ بَدَل گاڑِ وولے کیٛازکہِ یہِ گژھان کَمے یِم ترٛےٚ ہتھ رۄپیہِ کیٛازِ تُہۍ چھُو ونان زٕے ہَتھ رۄپیہِ تہٕ نہَ اگر حظ دِیٖہوٗس ترٛےٚ ترٛےٚ ہَتھ تہٕ